اَسَلام علیکُم آ تُہۍ چھِو حٕظ زاہِد صٲب ٹرانسپوت ایٚجنسی پیٚٹھ آ مےٚ حٕظ ٲس گٲڑۍ اکھ ضوٚرَتھ بوٚموارِ دۄہ تریمہِ تعٲرِیٖق مےٚ حٕظ اوس گَژھُن فیملی سۭتۍ چَکرَس تُہۍ ؤنِو تۄہہِ نِش کُس گٲڑۍ چھِ ایویلیبل اہن حظ تریٚمہِ تعٲریٖق بوٚموار دۄہ اچھا کیب حٕظ چلو ٹھیٖک حٕظ چھُ اہن حظ سۄ حٕظ تھٲے زیٚو ایویلیبل تمہِ دۄہ